ہیٚلو اسلام وعلیکُم ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ تُہۍ چھُو حظ پانہٕ ٹھیٖک آ ایکچُؤلی حظ ییٚتہِ تۅہہِ اَوسوٕ راتھ فون کوٚرمُت نا آ بِلکُل آ آ اَچھا اَچھا ٹھیٖک وۅنۍ یہِ نمبر کٔمِس اوسوٕ ہیوٚتمُت اَچھا ٹھیٖک چون مطلب کہِ مطلب تُہۍ چھُو ٹیٛوٗر کَرُن وۅنۍ نا کۭتِس ٹایِمس خٲطرٕ دوٚپمَے کۭتِس ٹایِمس خٲطرٕ چھُ ٹیوٗر تۅہہِ کَرُن دَہن دۄہَن آ یِم مٮ۪مبر کۭتیٛاہ چھُو لگ بگ تُہۍ ؤنِو مےٚ ٹوٹل کیٛاہ چھِ تہٕ سِکِس کۭتِس ٹایمَس خٲطرٕ دَہَن دۄہَن خٲطرٕ وُنکٮ۪س کَتہِ چھُو تُہۍ بارمولہٕ تہٕ یہِ گژھن کوٚت چھُو تُہۍ ٹیٛوٗر کَرنہِ نہَ مطلب کہِ ٹیٛوٗر چھا آسن اِنسانَس کوٚت گژھِ اِنسان تَمی حِساب ؤنِو تُہۍ کوٚت چھُ گژھُن پانہٕ ہٮ۪کہٕ بہٕ ؤنِتھ واریاہ جایہِ چھِ مطلب کہِ اگر تُہۍ ڈِسٹِرک اَننت ناگ پہلگام چھُ شالیمار چھُ بہٕ کَرہو تۄہہِ مطلب کہِ ڈِسٹرکن اننت ناگ تِم یور یور گژھٮ۪ن نا تِم کَرہو بہٕ تۄہہِ سینٛڈ تۅہہِ تُہۍ ہیٚکِو چلو ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پرواے بہٕ تھاہو تۄہہِ مطلب کمہِ کَمہِ ڈِسٹرکُک کیٚنٛہہ چھُنہٕ پرواے کیٚنٛہہ چھُنہٕ پرواے کوٗتاہ ٹایِم چھُ گوٚمُت خانٛدرس آ ؤنِو حظ آ دوٚپمٮ۪و وۅنۍ کَر چھُو تۄہہِ گژھُن بہٕ چھُس یَلے کَنٹِنیوٗ کَنٹِنیو کَنٹِنیوٗ پگاہ نہٕ کیٚنٛہہ کٲلۍکٮ۪تھ بہٕ تھاہو تۅہہِ یہِ لوکیٚشن وۄکیٚشن سینٛڈ کٔرِتھ ڈِسٹرکن ہُنٛد سینٛڈ کٔرِتھ ٹیٛوٗر جگہ تُلِو حظ بَہَو